ییٚلہِ اَسہِ ٹی وی اوٚن اَسہِ دوٚپ ٹی وی چھُ واریاہ اَصٕل اَسہِ کٔر کٲم مےٚ دوٚپ یہِ آسہِ اَصٕل پٲٹھۍ چلان مطلب ٹایم پاس گژھِ اُکنٕے پَتہٕ ییٚلہِ کٲم کٔر وارٕ سُہ گوٚو تَتھ درٛاو رٮ۪تھ لگ بگ گوٚو تہٕ سُہ گوٚو خراب ٹی وی تَتھ آے نہٕ سُہ گوٚو تَتھ گوٚو خبر کیٛاہ گوس سُہ گوٚو بِہتھٕے ٹی وی پَتہٕ کٔر اَسہِ کٲم تہٕ پَتہٕ ٲسۍ أسۍ کَمَن سٔروِس والٮ۪ن کران فون ییٚتہِ اَسہِ اَنے فِلِپٕس کَمپٔنی پٮ۪ٹھ اَسہِ کَرے تِمَن فون اَسہِ دوٚپ تِمَن ٹی وی حظ گوٚو خراب یَتھ ؤنۍتو یَتھ ییٖتو یَتھ دیٖتو نظرہ تِمو دوٚپ دوٚپُکھ کیںٛہہ چھُنہٕ پَرواے أسۍ یِمو اَسہِ کوٚر اَسہِ کٔر یِمَن دۄن ترٛٮ۪ن دۄہَن کَران فون تِم چھِنہٕ یِوان کیٚنٛہہ پَتہٕ کٔر اَسہِ کٲم پَتہٕ اوس تٔتی اَکھ مٮ۪کنِک گامَس منٛزٕے أتھۍ سٕے اَسہِ گٔے تٔٔمۍ سٕے نِش تٔمۍ دیُت سنٛبٲلِتھ تٔمۍ دیُت نہٕ سُہ خاص کیٚنٛہہ سنٛبٲلِتھ کینٛہہ پَتہٕ کٔر اَسہِ کٲم تہٕ اَسہِ دوٚپ وۄنۍ کَرو یَتھ کٲم أسۍ تُلو یہِ ٹی وی أسۍ نِمہون یہِ أسۍ کیٛاہ کَرو یَتھ ٹی وِیَس وۄنۍ ییٚلہِ سُہ واریاہ ٹایم گوٚو وۄنۍ چھُ سُہ چَلان تیوٗتاہ چھُنہٕ خاص چلان سُہ کِہیٖنۍ تہٕ اَسہِ کٔر کٲم پاوَر چھُ یِوان گژھان تَتھ چھِ تھوڑا خرٲبی پانَے گژھان بنٛد مٔنٛزۍ پانَے گژھان ییٚلہٕ یہِ چھِنہٕ واریاہ اَصٕل یہِ چھِنہٕ اَصٕل یہِ ٹی وی کِہیٖنۍ مطلب پَتہٕ کٔر کٲم وۄنۍ چھِ مٲلِس لوٚگمُت چَسکہٕ مول چھُ کَران کٲم گژھان اَمہِ سۭتۍ چھِ گژھان بیروزگٲری تہِ واریاہ ٹی چَسکہٕ ژاو سُہ چھُ آسان دُہکٮ۪ن ژوٚن پَہرَن صرف ٹی وِیَس پٮ۪ٹھٕے یوت ٹی وی آسان صرف وٕچھان دَپان ہے ٹی وِیَس لٲگِو فِلِم ڈرٛامہ لٲگِو کیٛاہ وَنان یَتھ فِلِم لٲگِو رٲژ سٕنٛزِ اَکہِ بَجہِ آسان ہُشارَے اورٕ شُرۍ یِوان شُرٕ ییٚلہِ بٔڑی وٕچھَن تہٕ شُرۍ تہِ وُچھنٕے شُرۍ یِوان سکوٗلو پَتہٕ تِمَن اوس پَرنُک ٹایم تِم چھِ یِوان تِم چھِ اور سکوٗل پٮ۪ٹھ یِوان تِمَن اوس پَرنُک ٹایم تِم چھِ یِوان اورٕ تِم چھِ دَپان سُہ رِموٹ تُلان بیگ ژھٕنان بیگ ہور تہٕ لاگان ٹی وی وٕچھُن وٕچھان تِم کاٹوٗن واٹوٗن مَگر ٹی وِیَن کٔر واریاہ خرابی بَچَن تہِ اَسہِ تہِ بَڑٮ۪ن تہِ لۄکٹٮ۪ن تہِ سارنی کٔرٕن خرٲبی اَمہِ سۭتۍ گٔے راتھ اوس میون مول وٕچھان ٹی وی یوٚتام سُہ ٹی وی اوس وٕچھان تٔمِس ژاو چَسکہٕ یوٗتاہ پاوَر آو سُہ گوٚو ٹی وی وٕچھنہِ تہٕ یوٚتام نۄقصان گوٚو نیٚبٕرۍ نۄقصان گوٚو نیٚبٕرۍ ہوٗن آو تٔمۍ کھے کۄکرِ زٕ اَردٕہَن شَتَن کھیٚیَن کۄکرِ زٕ سُہ گوٚو ٹی وِیَنٕے کوٚر تٔمِس ییٚلہِ چَسکہٕ ژاو ٹی وی یُک ٹی وِینٕے کوٚر سورُے پَتہٕ گٔے کٲم تہٕ ییٚلہِ ٹی وی اَسہِ مطلب اوٚن اَسہِ دوٚپ وۄنۍ آسہِ یہِ اَصٕل چیٖز تہٕ مَگَر یہِ اوس نہٕ کِہیٖنۍ اَسہِ گٔے اَمہِ سۭتۍ خرٲبی یور کُنہِ ساتہٕ چھِ گژھان خراب مول دَپان وۄتھ یَتھ اَن سنٛبٲلِتھ لاگان پونٛسہٕ یَوٕے لٔگۍ کیٛاہ تام پانٛژھ ہَتھ پَتہٕ بیٚیہِ پانٛژھ ہَتھ دۄہَے دۄہَے پٮ۪وان لاگٕنۍ پونٛسہٕ تَتھ گَرا پٮ۪وان کیبَل اَنٕنۍ گرا پٮ۪وان کیٛاہ تام اَنُن تَتھ چھِ پٮ۪وان واریاہ واریاہ کٲم کَرٕنۍ أمۍ کٔر واریاہ خرٲبی اَتھ چھِ پوںٛسہٕ یوت گژھان یورَے یوت فٲیدٕ چھِنہٕ یِوان کِہیٖنۍ نۄقصانٕے صرف نۄقصانٕے یوت یۄس یہِ کَمپٔنۍ چھِ یہِ چھِ بَکواس کَمپٔنی ییٚمہِ یہِ فِلِم ییٚمہِ یہِ ٹی وی بَنوو یہِ چھِ بَکواس یوت چھُ یہِ بَکواس کیٛازِکہِ یہِ چھِنہٕ کُنہِ لَگٲنٕے یہِ چھِ کَرَن بیروزگٲری اِنسانس بیٚیہِ چھِ اَکھ چیٖز ٹی وی یَس منٛز چھِ اکھ چیٖز کیٛازِکہِ ییٚلہِ خراب چھِنا گژھان یہِ چھِ گژھان خراب گرِکٮ۪ن چھِ آسان چَسکہٕ ژومُت یِم چھِ دَپان نا یہِ اَنُن سنٛبٲلِتھ تَتھ اَگر دَہ ساس تہِ لَگن تِم چھِ دَپان نا یہِ اَنُن سنٛبٲلِتھ کیٛازِکہِ گٔے دَہ ساس نہ کٲمہ تہٕ نہ کارہ دَہ ساس گٔے ہنٛگتہٕ منٛگَس پٮ۪ٹھ یہِ چھِ کران سٲرٕے خرٲبی چھُ کران ٹی وی ٹی وِیَن تُل اَسہِ جیرٕ ٹی وِیَن اوٚن اَسہِ ختٕم کٔر أسۍ ٹی وِیَن کیٛازِکہِ دۄہَس چَسکَس منٛز آسان دۄہَس آسان ٹی وی وٕچھان اِنسان ٹی وی منٛز چھُنہٕ نیرنٕے کیٚنٛہہ گَرا لاگان فِلِم فِلِم وٕچھان رٲژٕ سٕںٛزِ اَکہِ بَجہِ تام دۄیہِ بَجہِ تام آسان فِلمہٕ وٕچھان یہِ آسان ڈرٛامہ آسان وٕچھان مَزٕ چھُکھ لَگان ڈرٛاما وٕچھنَس اَمی چھِ اَسہِ مطلب خرٲبی گژھان اَمی گٔے أزۍکٮ۪ن شُرٮ۪ن گٔے اَمی خرٲبی ییٚلہِ ٹی وی وٕچھُکھ اَمی پٮ۪ٹھ وٕچھان سورُے ہیٚچھان اَمی پٮ۪ٹھ کیٛاہ چھُ کیٛاہ نہٕ چھُ آسان یِم چھِ پَتہٕ یی کرَن فِلمہٕ ییٚلہِ وٕچھُکھ وٕچھُکھ تَتہِ لڑٲیہِ گژھان یِم چھِ کران پَتہٕ یورٕ تہِ لَڑٲیی ہورٕ یورٕ کَران پَتہٕ